مے چھُ ناو شاہِد احمد نَجار مٲلِس چھ ناو بشیٖر احمد نَجار روزان چھِ أسۍ کۄلگامۍ مے اوس مے پوٚر گۄڈنٮ۪تھ ہایَر سٮ۪کَنٛڈری منٛز پتہٕ تَتہِ نیٖرِتھ پوٚر مے کالجہِ کالجہِ ایڈمِشَن کٔرِتھ دِتۍ مے تَتۍ زٕ سیمِسٹَر زٕ سیمِسٹَر پتہٕ درٛاے آرمی فارم تہٕ گووُس بہٕ آرمی منٛز یُس مے واریاہ زیادٕ شوق اوس بَچپَن پٮ۪ٹھ بٕرتی کٔرِتھ بٕرتی ٲس اسہِ پَٹنہٕ تہٕ تَتہِ بٕرتی کٔرِتھ آوُس بہٕ ریسہِ منٛز ایکسِلٮ۪نٛٹ تہٕ چِن اَپَن منٛز تہِ ایکسِلٮ۪نٛٹ یِتھ پٲٮ۪ٹھۍ مے گرٛاونٛڈَس منٛز ٲسۍ ہَتٮ۪و منٛز ہَتھ مارکس پتہٕ دٕہ پَنٛدَہ دۄہ کٔرِتھ اوس اَسۍ رِٹٕن ٹٮ۪س ییٚلہِ اسۍ رِٹٕن ٹٮ۪سٹ دِیُت تَتہِ لوگُن روٗد تہٕ سُہ گوٚو کٮ۪نسَل کٮ۪نسَل گٔژِھتھ دہ پَنٛدَہ دۄہ کٔرِتھ دِتُکھ اسہِ بیٚیہِ ڈیٹ تہٕ آے أسۍ شَہَر اٮ۪گزام دِنہِ اٮ۪گزام دِتھ تہٕ نَو نَوَمبر اوس ییٚلہِ اسہِ لِسٹ درٛاو تہٕ بہٕ اوسُس تیٚمہِ ساتہٕ گَرِکٮ۪ن منٛز گَرِکٮ۪ن منٛز یُتھُے بہٕ اوسُس تہٕ اتہِ آو لٔڑکہٕ اکھ تٔمۍ دوٚپ لِسٹ چھُ درامُت بہٕ درٛاوُس نٮ۪بر تہٕ مے کَرنوو پَنُن رول نمبر جانٛچ پَرتال تہٕ تَتہِ اوس میون رول نمبر تہٕ بہٕ اوسُس گۄڈنٕکٮ۪ن دَہَن منٛز گۄڈنٕکٮ۪ن دَہن منٛز ٲسِتھ درٛاے پتہ أسۍ تٔمی سات شَہَر لِسٹ وٕچھنہِ یُتُھے اسہِ لِسٹ وٕچھ تَتہِ اوسُس بہٕ تہٕ بہٕ اوسُس تیٚمہِ ساتہٕ واریاہ زیادٕ خۄش پَتہٕ گووُس بہٕ دہ پَنٛدَہ دۄہ لٔگۍ اسہِ گۄڈنٮ۪تھ کاغَز بناونَس کاغَز بنٲوِتھ یُتُھے اسہِ زٕ پانٛژھ دۄہ دِتُکھ رٮ۪سٹ تہٕ دوٚپُکھ أنِو کاقد شَہَر شَہرٕ تہِ بٔرۍ اسہِ کاقَد تہٕ گٔے أسۍ ٹرٛینِنٛگ اپٲری گرِکٮ۪ن فون کٔرِتھ کور مے یِمن مے دوپُکھ مے چھُ گَژھُن ٹرٛینِنٛگ تہٕ بہٕ درٛاوُس اپٲری ٹرٛینِنٛگ کٔرِتھ نِیَکھ أسۍ شَہَر شَہَر پٮ۪ٹھ نِیَکھ أسۍ بَے روڈ اُدَمپور اُدَمپور اوس تِمن دوٚہَن کووِڈ تہٕ أسۍ آے واپسٕے واپسٕے وٲتِتھ دَپیاوُکھ تۄہہِ دِمہوو چھُٹی چھُٹی دِژٕکھ نہٕ کیٚنٛہہ تہٕ پتہٕ گٔے سٲنۍ ٹرٛینِنٛگ اَتی شَہرٕ شُروع شَہرٕ شُروع کٔرِتھ مے ٲسۍ بَچپن پٮ۪ٹھے آرمی منٛز شوق بیٚیہِ چھُ مے شوق کَمانٛڈو کورس خٲطرٕ یُس بہٕ حال حالے کٔرِتھ آوُس تہٕ گو مے سُہ اکھ شوق تہِ پوٗرٕ بیٚیہِ چھُس بہٕ والی بال گیمہِ منٛز تہِ واریاہ اصٕل کارکَردٕگی ہاوان تہٕ بیٚیہِ چھُس بہٕ کِرکَٹ تہِ گِنٛدان مارشل آٹ تہِ ہیوچھمُت واریاہ زیادٕ